وعلیکُم سَلام تُہۍ کٕم حظ بوٗر تُہۍ چھُو حظ فیزان تُہۍ چھُو حظ فٔرنیٖچَر کٕنان مےٚ اوس پرٛون ٹیبُل اکھ تُہۍ ہیٚکوا تَمہِ بَدلہٕ نوٚو دِتھ بہٕ دِمہو تۄہہِ یہِ وُچھِو تُہۍ پٮ۪ٹھ کیٛاہ پیٚیہِ دیُن تہٕ لگ بگ زٕ ؤری تَتھ چھُ بیٚیہِ تھوڑا ڈیمیجی ہیٛوٗ میٹیٖریَل چھُ ؤستٕھے ہیوٗ یہِ چھُ فرٛٮ۪س لَکٕر فرٛٮ۪س لَکٕر نہَ نہَ نہَ اَتھ چھِ تھوڑا لٔگۍمٕتۍ سِکریچ بَس ہینٛڈلہٕ وٮ۪نٛڈلہٕ چھےٚ سٲری ٹھیٖک البتہ قُلف اَکھ چھُس خراب یہِ اوس اوٚنمُت باہ شَتھ رۄپیہِ

أسۍ چھِ روزَان پُلوامہ تۄہہِ کَتہِ چھُو یہِ شاپ ہوم ڈیٚلؤری چھا

یِہَے یِہَے نمبر چھُ یِہَے نمبر تہٕ ہوم ڈیلؤری چارجِز کوٗتاہ کُل کۭتِس بَنہِ نوٚو ٹیبُل کُل کۭتِس بَنہِ نوٚو ٹیبُل تُلِو تُلِو تُلِو تُلِو زٕ مِنٛٹ گٔے تھٲوِو تھٲوِو چلو ٹھیٖک چھُ